وعلیکُم اَسَلام اَسَلام علیکُم اَہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ نَہ نَہ نَہ نَہ نَہ تُہۍ چھِو تُہۍ کَم چھُو تہٕ اَسہِ چھِ ییٚتھٮ۪ن لچھ کسٹمر یِوان وۄنۍ ما تھاوو أسۍ لچھنٕے چھِنہٕ حظ آ آ معٲفی معٲفی اگر مےٚ مٔشِد آسہِ گوٚمُت ناو واو تۄہہِ کیٛاہ چھُو دُکان کیٛاہ چھُو اَچھا اَچھا اَچھا گوٚو تُہۍ چھُو چایہِ وٲلۍ اَہن حظ آ آ تُہۍ ؤنِو ہَتہٕ حظ مےٚ چھِ دۄہَس چھَس بہٕ لچھ کسٹمر کَڑان تُہۍ ؤنِو کیٛاہ چھُو تۄہہِ کیٛاہ کیٛاہ چھُو تۄہہِ ضوٚرَتھ پگاہ پگاہ ہٮ۪کہِ نہٕ گٔژھِتھ اَچھا اَچھا کٲلۍکٮ۪تھ آ ؤنِو آ پیسٹرٛی پیسٹرٛی یِم چھےٚ تَتھ چھِ قٕسٕم وۄنۍ تۄہہِ گژھِوا کھٔسِتھ تۄہہِ گَژھِوا ؤسۍ مطلب ؤسِتھ کۄس گژھیو کالٹی گٔژھ آسٕنۍ اَصٕل شیٖتَن شیٖتو پٮ۪ٹھ چھُ سِٹاٹ گَژھان ٹھیٖک چھِ حظ سۄ وایِٹ فارٮ۪سٹ چھےٚ تۄہہِ گژھِوا وۄنۍ چاکلیٹ موٗز سۄ چھِ وَن ایٚٹِیَس تۄہہِ کۄس گژھِ اکھ ہَتھ شیٖتَن چھےٚ شیٖتن ہِنٛز گژھِوٕ یا اکھ ہتھ اکھ ہتھ شیٖتَن مےٚ باسان یہِ ٹی سِٹالن گٔژھ یہِ شیٖتن ہِنٛز چھےٚ ٹھیٖک کہِ اکھ ہتھ شیٖتن ہِنٛز کُس چھُ ہٮ۪وان کِنۍ تۄہہِ چھو وۄتھان ایٚٹی ٹُہ ٹھیٖک شیٖتھ ٹُہ ہتھ ژتجی پیٖس آ بیٚیہِ ختاے وتٲے مُٹھی وُٹھی آ آ آ تۄہہِ چھُو لِپٹَن چاے ہُنٛد کِنۍ اچھا تۄہہِ چھُو ٹی سِٹالٕے گوٚو لِپٹن تہِ تہٕ نوٗن ختاے ٹھیٖک مِٹھٕ کُلچہٕ سَہ سَمَر سَمَر کُلچہٕ ٹھیٖک سَموسہٕ چھِ نیران وارِیاہ تۄہہِ مہ چھُو یِم تھاوٕنۍ وُہ آ دال وال چھَنہٕ کِہیٖنۍ ضوٚرَتھ ما یہِ چِکَن پیتی وِکن پیتی

آ سٲنِس منٛز آسیو نہٕ تۄہہِ شِکایت اِنشاء اللہ کیٚنٛہہ أسۍ چھِ دِوان تہ تَوَے آیِو تُہۍ واپس تہِ اَسی نِش آ بیٚیہِ دال تھاوو أسۍ یَہوٚے مۄنٛگ دال تھاوو ۂلدی رام تھاوو یِمَے یِمَے آ آ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ سُہ واتیو تۄہہِ ٹھیٖک چھےٚ سُہ واتیو توٗرۍ تۄہہِ سُہ واتیو گَرَے ہَہ چلو